اَگر حظ بہٕ پنٛنہِ سِکلٕچ کَتھ کَرٕ بہٕ یُس مےٚ سِکِل چھُ مےٚ سُہ چھُ مےٚ کوٚمنِکیشَن سِکِل ییٚمہِ ساتہٕ بہٕ پَڑٲے اوسُس کَران تَتھ دورانَس منٛز اوسُس بہٕ اَکھ کوٚمٕنِکیشَن سِکِل اوس مےٚ مطلب بہٕ اوسُس اَکھ پَنُن پان رِپرٛیٚزنٛٹ کَران واریاہن خلقن برٛونٛٹھ کٔنۍ ییٚلہٕ بہٕ بوڈِنٛگ سکوٗلَس منٛز اوسُس پَران تَتھ دورانَس منٛز آو مےٚ تَتہِ اَکھ چانٕس میلیو مےٚ کہِ مےٚ کوٚر مطلب اَکھ تبلیٖکھ وَنو اَکہِ قٕسمہٕ اَکھ لیٚکچَر دیُت مےٚ لَگ بَگ دہَن پنٛدہَن ساسَن لُکَن برٛونٛٹھ کٔنۍ یُس مطلب میٛانٮ۪ن گَرکٮ۪ن خٲطرٕ فخرٕچ کَتھ ٲس تہٕ یُس مےٚ وٕنکیٚس تہِ یاد چھِ کَران یاد چھِ پیٚوان تہٕ امیُک فیٖڈ بیک یُس چھُ مےٚ سُہ چھُ مےٚ واریاہ بہتٔریٖن فیٖڈ بیک تہٕ یہِ چھُ مےٚ واریاہ پنٛنہِ شاے مطلب یادگار سِکِل اَکھ